یِم اَسہِ یِم لۄکٕٹۍ لۄکٕٹۍ کُلۍ چھِ آسان اَلہٕ کُلۍ چھِ آسان رازما کُلۍ چھِ آسان لۄکٕٹۍ لۄکٕٹۍ بیٚیہِ کَم لۄکٕٹۍ لۄکٕٹۍ کُلۍ تہِ چھِ آسان یِمَن ہَسا چھِ واریاہ زیادٕ مُشکِل گژھان زِنٛدٕ روزُن گرمَس منٛز کیٛازکہِ یِم گرم چھِ آسان یِم چھِ خۄشِک گژھان یِم چھِ دَزان اگر نہ سے أسۍ یِمَن آب ترٛاوو سۭتۍ سۭتۍ یِم ہاسے دَزَن کیٛازِکہِ أسۍ کِتھ کٔنۍ کَرو یِمَن مان ژٕ یِم کِتھ کٔنۍ بَچاوکھ أسۍ اَسہِ ہا پَزِ یِمَن شُہُل تھاوُن زیادٕ تاوَس منٛز گژھَن نہٕ یِم روزٕنۍ کِہیٖنۍ اَتھ ہا پَزِ اَسہِ شَڈ لۄکُٹ بَناوُن ییٚمہِ سۭتۍ اَتھ ساے روزِ تیٖژ تہِ ساے نہٕ یہِ ییٚمہِ سۭتۍ نہٕ آفتابچ لایٹِ پے اَتھ ہاسے پَزِ اَسہِ کٲم کَرٕنۍ ہَنہِ ہَنہِ آب ترٛاوُن آب ترٛاوُن سۭتۍ سۭتۍ کیٛازِکہِ روٗدٕچ کٔمی چھِ آسان واریاہ اَتھ پَزِ یہِ روٗد ییٚلہِ نہٕ پے تیٚلہِ پَزِ اَسہِ آب ترٛاوُن اَتھ اَتھ گَژھِ آب ٹھُکُن سۭتۍ سۭتۍ اَتھ گژھِ کھاد تہِ ترٛاوٕنۍ سۭتۍ سۭتۍ کیٛازِکہِ یُس کھاد ترٛٲیِتھ آب ترٛاوُن یہِ گژھِ نہٕ پَتہٕ واریاہ زیادٕ اَصٕل